یہِ اٮ۪کچُلی چھُس بہٕ مین یُس مےٚ فیورِٹ جَنَر چھُ سُہ چھُ رِلِجَن روٗدمُت گۄڈنِک پٮ۪ٹھَے اِسلامِک لِٹریچَر چھُس بہٕ واریاہ زیادٕ پَرَن اور اَگر بہٕ رٮ۪سٹ آف پنٛنہِ زِندٔگی خأطرٕ نَہ کَم جَنر آف بُکٕس پَرٕ بہٕ سُہ چھُ یہِ کہِ بہٕ پَرٕ یِہوٚے لِٹریچَر بیٚیہِ اور بہٕ چھُس ناولہٕ تہِ پَران ناولہٕ تہِ چھُس بہٕ پَران مَگَر مینلی چھُس بہٕ اِسلامِک لِٹریچرٕے پَران یہِ چھِ اَتھ چھُ ریٖزَن کیٛازِکہِ اَتھ چھُ وَجہ کیٛازکہِ یُس یہِ آ اَمہِ سۭتۍ چھِ اَسہِ تَران پَنُن وجوٗد فِکرِ پَنُن اِنسان آو کَتہِ کَپٲرۍ آو أمِس کیٛاہ چھُ یَتھ دُنیاہَس منٛز کَرُن أمِس چھِ مارَل ویلیوٗز مِلان أمِس چھُس تَران فِکرِ کہِ أکِس اِنسانَس سۭتۍ بیٚیِس اِنسانس کُس کِتھ کَنۍ چھُ ٹرٛیٖٹ کَرُن اور اَکھ أکِس رٮ۪لِجَنَس تہٕ بیٚیس رٮ۪لِجَنَس کِتھ کَنۍ چھِ پانہٕ ؤنۍ رٮ۪سپٮ۪کٹ کرُن اور یِم یِم تَمام نفرت چھِ یَتھ سوسایٹی منٛز اَسہِ پیٚنہٕ پانہٕ یِم گَژھِ مِٹنہِ اور اَمہِ سۭتۍ کیٛاہ چھِ اِنسانَس پَنُن وجوٗدُک تَران فِکرِ کہِ اِنسان تہِ چھُکھ آمُت یور اور ژےٚ چھی بیٚیہِ تہِ نیرُن پنٛنِس پروردِگارَس کُن واپَس اسلیے سُہ ایٖگو چھُ مَکلان أتۍ نٕے سُہ اَکھ کرٛیز چھُ مَکلان أتۍ نٕے اَمہِ سۭتۍ چھِ اِکویلِٹی گژھان کِرٛییٹ اور اَمہِ سۭتۍ چھِ اِنسانَس منٛز ہمبٕلنٮ۪س یِوان اور یُس مےٚ ریٖسٮ۪نٛٹ یۄس مےٚ اَتھ جَنرَس منٛز بُک پٔر سۄ ٲس اَکھ زٕ بُکہٕ آسہٕ مینلی پٔر مےٚ اَنڈَرسٕٹینڈِنٛگ ٹُوٲڈٕز اَنڈَرسٕٹینٛڈِنٛگ اِسلام یُس مولانا موحدوٗدی صٲبِن چھِ اور اَنڈَرسٕٹینٛڈِنٛگ دَ قُرآن اور سٲنۍ ٹٲٹھۍ نبی صلۍ اللہُ عَلیہِ وَسلم یِم پَجہِ مےٚ یِم ریٖسنٛٹ بُکٕس